کٲشر زبان چھِ اکھ واریاہ مٔدٕر زبان یہِ زُبان چھِ جعمو کشمیٖر کِس کشمیٖر ضلعس منٛز بولنہٕ یِوان یہِ چھِ کٲشرٮ۪ن ہٕنٛز ماجہِ زُبان پرٮ۪تھ کانٛہہ انسان ہیٚکہِ نہٕ کٲشُر بولِتھ کینٛہہ اگر سُہ کٲشُر ہیٚچھہِ تہِ بولُن مگر تتھ پٲٹھۍ ہیٚکہِ نہٕ پرونوُس کٔرِتھ کینٛہہ یتھ پٲٹھۍ اکھ عام کٲشُرت یہِ زبان پرونوُس چھُ ہیٚکان کٔرِتھ یہِ چھِ واریاہ سخت زبان تِمن خٲطرٕ یِم نہٕ اتھ زُبانہِ سۭتۍ وابسطہِ چھِ کینٛہہ مگر یُس اکھ عام کٲشُر چھُ سُہ چھُ یہِ زُبان با آسٲنی سان بولِتھ ہیٚکان تہٕ یہِ زبان چھِ تہنٛز پہچان پرٮ۪تھ کٲنٛسہِ پزِ پننہِ زبانہِ ہٕنٛز رٲچھ کرٕنۍ تہٕ امیِچ حفاظت کرٕنۍ